سلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ حظ اَصٕل پٲٹھۍ ہا اَہَن حظ

نہَ یہِ چھِ حظ یہِ کُس حظ پُلاٹ چھُ اَتھ منٛز کیٛاہ چھُ کھنُن اَسہِ یہِ چھِ حظ ڈرٛین چھِ حظ کھنٕنۍ

ٹھیٖک چھِ حظ ٹھیٖک چھِ حظ بہٕ ہٮ۪مے اتھ شےٚ ساس رۄپیہِ حظ اَہَن حظ آش اَچھا دۄہ پٲٹھۍ حظ تَتھ منٛز کُس حظ دِیہِ اَسہِ کھٮ۪ن چٮ۪ن کُس حظ دِیہِ اَسہِ تُہی دِیِو حظ کِنہٕ أسۍ اَنو سۭتۍ اَگر أسۍ سۭتۍ اَنو نا حظ تَتھ منٛز چھِ یہِ توتہِ حظ چھَو تۅہہِ چایہِ زٕ دِنۍ اَکھ ٲسِو تُہۍ صُبحٕچ چاے دِنۍ بیٚیہِ چھَو دِگرٕچ چاے ہیٚکِو حظ دِتھ تِتھٕ کٔنۍ حظ ٲسوٕ تۅہہِ شےٚ ہَتھ رۄپیہِ حظ دِنۍ دۄہَس اَہَن حظ نہَ تِمَن حظ چھِی اَسہِ کھٮ۪ن چٮ۪ن حظ تِمنٕے ہُنٛد تَمی موٗجوٗب آسہِ ہے تِمو پانٛژَے ہَتھ حظ ہیٚتۍمٕتۍ تِمَن تہٕ بہٕ چھُس نہٕ حظ وَنان أسۍ اَنو پَنُن سۭتۍ بَتہٕ حظ اَنو سۭتۍ تَوَے حظ تَمے موٗجوٗب تَمے موٗجوٗب حظ اگر تُہۍ یی ؤنِو تہٕ أسۍ اَنو نہٕ تیٚلہِ بَتہٕ سۭتۍ کِہیٖنٛۍ تیٚلہِ ہٮ۪مو أسۍ تۄہہِ ساڑَے پانٛژھ ہَتھ ساڑ باہ ساڑ پانٛژھ ہَتھ حظ ہٮ۪مو أسۍ اَگر نہٕ اَگرَے اگر تُہۍ بَتہٕ دِیِو اورَے حظ اَہَن حظ چایہِ زٕ حظ چھَو تۄہہِ دِنۍ تَتھ منٛز حظ چھِ اَکھ آ اَسہِ حظ آسَن موٚزوٗر زٕ زٕ ژور حظ آسو أسۍ حظ آسو ژور نَفَر حظ اَہَن حظ وۅنۍ کیٛاہ حظ چھُو وَنان تُہۍ کیٛاہ کَرو أسۍ تیٚلہِ چھُنہٕ حظ مےٚ مۅہنِوٮ۪ن وَنُن تی چھُنہٕ حظ مےٚ وُچھُن مےٚ چھُنہٕ حظ مۅہنِوٮ۪ن تھاوُن تیٚلہِ ؤنِتھ تیٚلہِ حظ تھٲوِزیٚو تُہۍ مےٚ سَے یہِ دِیِو حظ تیٚلہِ تہٕ أتی کیٛاہ چھِ وَنان گوٚو ٹھیٖک حظ بہٕ کَرَکھ حظ مۅہنِی تہِ ٹھیٖک چھُ وۅنۍ کَتھ پٮ۪ٹھ حظ گوٚو لَفٕظ

ٹھیٖک چھِ حظ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ سلام علیکُم سلام علیکُم